مےٚ چھُ ناو خُشبوٗ جان مےٚ چھِ ابتٕدٲیی تعلیٖم پنٛنِسٕے گامہٕ کِس سٔکوٗلَس منٛز حٲصِل کٔرمٕژ تَتھ اوس ناو راشِد سکوٗل تَمہِ پَتہٕ گٔیَس بہٕ ہایر سیٚکنٛڈرٛی ایٹتھ پاس کٔرِتھ ہایر سیٚکنٛڈرٛی تَتہِ کوٚر مےٚ ٹُویٚلتھَس تام پَنٕنۍ تعلیٖم مُکمل تَمِہ پَتہٕ پیٚو اَسہِ پنٛنِسٕے گامَس منٛز کالیج اَکھ تَتھ اوس ناو الطاف میموریل کالیج یُس زَن اَز تہِ چھُ تَتھ منٛز کٔر مےٚ سیٚکنٛڈ یِیرَس تانۍ پوٚر مےٚ تمہِ پَتہٕ باسیٚو مےٚ بہٕ ہٮ۪کہٕ نہٕ برونٛٹھ پٔکِتھ کینٛہہ تَمہِ پَتہٕ ہیٚچھ مےٚ دوٚپ مےٚ بہٕ ہیٚچھٕ کانٛہہ ہُنٛر تَمہِ پَتہٕ گٔیَس بہٕ ییٚتہِ أکِس پنٛنِسٕے گامَس منٛز أکِس کورِ نِش ہیٚچھنہِ سٕژ کٲم تٔمہِ ہیٚچھنٲوٕس بہٕ اَصٕل پٲٹھۍ مَگر تَمہِ پَتہٕ دوٚپ مےٚ بہٕ کَرٕ کانٛہہ آیی ٹی آیی اَصٕل پروٚفیٚشنَل کورس بہٕ گٔیَس کۄلگوم ہیٚچھنہِ یُس زَن اَسہِ ڈِسٹرٛکٹ چھُ تور گٔیَس بہٕ ہیٚچھنہِ فیشَن ڈِزاینِنٛگ تَتِہ تِہ ہیوٚچھ مےٚ اَصٕل پٲٹھۍ وَنہِ چھَس بہٕ گَرِ کَران سُہ کورٕس اَمِہ باوجوٗد ہیٚوچھ مےٚ واریاہ ورایاہ نٔوۍ ڈِزایِن یوٗٹیوٗبَس پٮ۪ٹھ تہِ تہٕ وۄنۍ چھَس بہٕ سٕژ کٲم کَران تہٕ پنٛنِک یُس مےٚ پنُن گام چھُ اَتِکۍ سٲری پَلَو چھَس وۄنۍ بٕیہِ سُوان